اہن حظ یِم زن گامن ہٕنٛدۍ لڑکہٕ چھِ یِمن ہسا چھِ واریاہ مُشکِلات یِوان پنُن لایف پاٹنر ژھارنہٕ خٲطرٕ یِمن کیازِ چھِ یِم مُشکِلات یِوان اتھ پٔتۍ کِنۍ کُس ریٖزن چھُ سُہ چھُ یِتھ پٲٹھۍ یۄس زن گامٕچ زنٛدگی چھِ اَتہِ ہسا چھِ آسان گۄڈٕنؠتھٕے لِٹریٚسی ریٹ واریاہ کَم تِکیازِ یِم چھِ بدل بدل کامؠن لگان یِتھ کٲٹھۍ زَن سِٹی منٛز چھُ تَتہِ ہیٚکہِ اِنسان کانٛہہ تہِ کار کٔرِتھ مگر گامَس منٛز یُس زَن لٔڑکہٕ چھُ أمِس ہسا چھُ اگر نہٕ أمۍ پوٚر أمِس چھِ ضروری زٔمیٖن دٲری کَرٕنۍ بیٚیہِ ہسا چھُنہٕ یُس زَن گامٕچ زندگی چھِ اَتہِ نسا چھنہٕ تہِ پرؠتھ کانٛہہ فیسلٹی ایٚولیبٕل آسٕنۍ کینٛہہ یۄس زن سٹیٖزن منٛز چھِ بیٚیہِ نسا چھُنہٕ یِم زن گامٕکۍ زنٛدگی چھِ یا گامٕکۍ گامَس منٛز یِم زَن نوجوان آسان چھِ یِمن نسا چھنہٕ لِٹریسری ریٹ تَمہِ آیہِ آسان کیٚنٛہہ کیٚنٛہہ ییٚمہِ کِنۍ زن ہمیشہِ پتھ چھِ آسان یہے ہسا چھُ ریٖزن یِم چھِ کینٛہہ ریٖزنٕز ییٚمہِ کِنۍ زن گام گامٕچ زنٛدگی سخٕت چھِ بنان سٹی ہِنٛدۍ خٲطرٕ تہٕ بیٚیہِ ہسا چھُ پرٛؠتھ ساتہٕ کورِ مول یژھان میٲنۍ کورِ گژھِ تٔتھی باغن ینۍ یتؠن زن تٔمِس لایف واریاہ آسان بنہِ اس لیے سُہ ہسا چھُ ہمیشہِ کوٗشِش کران میٲنۍ کوٗر نسا گژھنہٕ روٗرَل ایریا زن منٛز یِنۍ کینٛہہ بلکہِ گژھ سٹیٖزن منٛز یِنۍ یتہِ زن ہمیشہِ لایف ہِنٛز فیسلٹی ایٚولیبٕل آسان چھِ یا لایف یۄس زَن سِٹی چھِ تَتہِ ہسا چھُ لڑکہٕ ایٹ لیٖسٹہٕ ہسا چھِ آسان تِم جاب کران گامس منٛز ہسا چھِ یہِ پرابلِم ہمیشہٕ ٲسمٕژ تہٕ وٕنکؠن کِس وقتس منٛز تہِ ہسا چھِ یہِ پرابلم روزان